اسلام علیکُم ٹھیٖک چھِو حظ تُہۍ چھِو حظ ژٕ کے وَنان اَسہِ اوس سکیٹ ضوٚرتھ اتھ کیاہ گَژھان ریٹہ ویٹہ پٕنٛژٕہ شیٚتھ چھِ آز پٕنٛژٕہ شیٚتھ پٔر ڈے کم گَژھِ نہ کِہیٖنۍ اوے اوے چلو ٹھیٖک حظ چھُ